اَصٕل مقصد یُس زَن میون اوس میٲنۍ مقصد اوس ییٚتہِ پَننؠن لُکَن خدمت کَرٕنۍ مگر ییٚلہِ کہِ زَن مےٚ وٕچھ ژورَن ؤرۍ یَن منٛز کٔر مےٚ ڈِف مُختٔلِف ہَسپَتالَن منٛز کٲم ییٚتہِ چھُ نہٕ ایٚکٕسپوجَر تیُتھ اَسہِ میلان کینٛہہ اَتھ پَننہِ ڈِگری منٛز یُتھ أسۍ فارِنَس منٛز ہیٚکن چھِ میٖلِتھ ییٚتِچ ؤرکِنٛگ کَنڈِشَنٕز اِنفراسٹرَکچَر یا یِم ٹیٖچَر وغیرہ پیٚوان چھِ اَسہِ تِم چھِ نہٕ تیٚمہِ تَتھ لیولہِ پؠٹھ اَسہِ پڑناوان یا تَتھ لیولہِ پؠٹھ چھِ نہٕ أسۍ کٲم ہیٚکان ییٚتہِ کٔرِتھ کینٛہہ ایٚکسپوجَر میلن یُس اَسہِ نؠبرٕ باقین مُلکَن منٛز میلان چھُ تہٕ مگر اَصٕل مقصد اوس مےٚ ییٚتی پَننِس پَننیٚنٕے لُکَن خدمَت کَرٕنۍ تہٕ میون پٕلان تہِ چھُ یی بہٕ گژھٕ گۄڈٕ نؠبَر تَتہِ گژھِ مےٚ ایٚکٕسپوجَر تیٚمہِ پَتہٕ کَرٕ بہٕ واپَس اِنشاء اللہ پَننیٚنٕے لُکَن بیٚیہِ خدمَت